رنِنٛگ ہسا اوسُس بہٕ کران ییٚمہِ برونٛٹھ لگ بگ ریتھ کھنٛڈ یِتھُے ہسا بہٕ فجر نؠماز پٔرِتھ ٲسۍ أسۍ نیران دوس زٕ ژور تہٕ بیٚیہِ ہسا اوسُس بہٕ نیران أسۍ ہسا ٲسۍ گژھان لگ بگ زٕ ترٛےٚ کِلوٗمیٖٹر ہسا ٲسۍ أسۍ پکان پتہٕ ہسا یُتھُے أسۍ اکہِ دۄہ گٔے یِتھٕے کٔنۍ لگ بگ گٔیے أسۍ تَمہِ دۄہ دۄن ترٛؠن کِلوٗمیٖٹرن پٔکۍ تتہِ ہسا ہسا رؠب أکِس جایہِ مےٚ ہسا گٔے تٔتھۍ پؠٹھ رٕکن ییٚمہِ سۭتۍ ہسا مےٚ گۄڈس لوٚگ پتہٕ یُتھُے بہٕ ڈاکٹرس نِش گوس تٔمۍ ہسا دوٚپ دوٚپُن ژےٚ ہسا چھُے جوڑ دوٗریمُت تہٕ کوٚرُن ہسا پلس تر لگ بگ اوسُس بہٕ رؠتس کھنٛڈس بہٕ گرِ بِہِتھ مےٚ نہ سا اوس بنن پکُن سٮ۪وٚد کینٛہہ رٔتۍ بعد ہسا یُتھُے بہٕ ڈاکٹر چھُنہٕ گوٚژھ تٔمۍ دوٚپ پہنس وۄنۍ ہسا چھُ ژےٚ ٹھیٖک گوٚمُت پتہٕ ہسا لٲگ مےٚ بیٚیہِ تَنہٕ پؠٹھ پکُن بیٚیہِ ہسا چھِ اؠگزرسایز ہسا پیٚیہِ سارنٕے کَرٕنۍ اَمہِ سۭتۍ ہسا چھُ صحت روزان ٹھیٖک باڈی فٹنیس روزان ٹھیٖک یہِ ہسا چھُ واریاہ تہِ صحت خٲطرٕ ضروٗری